کِتاب پرنُک شوق اوس مےٚ گۄڈٕ پٮ۪ٹھے تہٕ بہٕ ہسا اوسُس سِٹاٹِنگ منٛز ٹٮ۪نتھ ٹُوٮ۪لتھس منٛز اوسُس بہٕ ناول واول پران تہٕ اگر وُنکٮ۪س وٕچھو بہٕ چھُس وُنکٮ۪ن چھُس بہٕ اکھ لایبریری سِٹیوٗڈنٹ تمہِ کہ وجہ سۭتۍ چھ مےٚ واریاہ لایبریری اٮ۪سوسِیشن ۂنٛز مٮ۪مبرشِپ نِمٕژ تہٕ تٔمہِ میٚمبرشِپ سۭتۍ چھ اَسہِ فرَکوینٹلی بُکہٕ مِلان تِم چھ اَسہِ گۄڈٕ آسہٕ تِم آف لاین مِلان وُنکٮ۪س چھ تِم اَسہِ ایٖمیل تھروٗ یِوان یا اٮ۪پلیکیشن تھروٗ یِوان انڈین لایبریری اٮ۪سوسِیشنس منٛز چھ مےٚ مٮ۪مبرشِپ تِم چھ کِتاب کران یا جٔرنل کران یا نِوٕز لیٹر کران بُلیٹن آف انڈین لایبریری اٮ۪سوسِیشن چھ تِم پنٛدہاے دوٚہۍ کران سُہ چُھس بہٕ پران اینیلِسس جٔرنل آف انڈین لایبریری اٮ۪سوسِیشن چھ تِم کران ترےٚ کواٹرلی ترٛییٚہِ ریٚتہِ چھ تِم کران تہٕ یِم یِم کِتابہٕ چھ اَتھ منٛز چھِ أسۍ وٕچھان اَتھ منٛز چھ یِم اِنفارمیشن دِوان کہ لایبریری منٛز یُس نوٚو ڈیولپمیٚنٹ گوٚو نٔے اٮ۪واڈ کٔم آے لایبریری منٛز دِنہٕ لایبریری منٛز کٔم نٔے ٹرینڈس آیہِ پروموٹ کرنہٕ أمہِ علاوٕ چھُس بہٕ راجا رام موہن راے لایبریری فاونڈیشنہِ منٛز تہِ مٮ۪مبر شِپ نِمٕژ تِۂنٛز کِتابہٕ تہِ چھُس بہٕ پران تِہنٛز کِتاب چھ ترٛیٚیہِ ریٚتہِ یِوان تَتھ منٛز چھ تِم ونان کتھ سِٹیٹس منٛز آیہِ لایبریری لا پروموٹ کرنہٕ یا تِمو ہنٛدوستانکِس کتھ ڈِسٹرکٹس منٛز کتھ سِٹیٹ کِس ڈِسٹرکس منٛز کوٚر تِمو نوٚو لایبریری ڈیولپمنٹ یا فنڈٔس ترأیِکھ تہٕ تَتھ منٛز چھ تِم سورٕے کوَر کران اَسہِ کۭتیاہ فنٛڈٔس ترأے یا اَسہِ کۭتیاہ نٔے لایبریری ڈپارٹمنٹہٕ بنأے یا اَسہِ کۭژاہ بُکہٕ کرِ ڈِلور تہٕ یِم کِتابہٕ چھُس بہٕ اَز کل پران بیٚیہِ چھُس بہٕ امہِ ورأے چھ اَسہِ شُپین ڈِسٹرکٹس منٛز اکھ اٮ۪نؤلی بُک نیران تَتھ منٛز چھ تِم وٕچھان ؤرۍ یس منٛز تَتھ منٛز چھ آسان یۄس ڈی سی آفِس شُپیَن منٛز چھ یِوان پبلہِ شُپین منٛز چھس یِوان سۄ یعنی تٔمِچ ڈِٹیل یۄس چھ آسان یا یۄس یۄس تَتھ منٛز اِنفارمیشن چھ سۄ چھ ڈی سی آفِس شُپین آسان مین فریم گٔمٕژ تہٕ تَتھ منٛز چھ تِم آسان بیان کوٚرمُت کہ یَتھ ڈِسٹرکٹس منٛز کوٗتاہ اِنوٮ۪سٹمنٹ کوٚر اَسہِ کُم کٔم کامہِ کرِ یا فیوٗچرس منٛز کٕم کامہِ چھ اسہِ کرٕنۍ تہٕ اکھ چھ تَتھ پرانہِ ورۍیٕچ آسان اَسہِ کیٛاہ ٹارگٮ۪ٹ اوس اَسہِ کوٗتاہ کوٚر کور تہٕ نٔیِس ؤرۍ یس منٛز کیٛاہ ٹارگٮ۪ٹ چھُ اَسہِ تہٕ اَسہِ آسہِ کۭتیاہ بجٹ چھُ تہٕ أسۍ کوٗتاہ ہٮ۪کو خرٕچ کٔرِتھ أمہِ ورأے چھ تَتھ منٛز یِوان کۭتیاہ شڈ آیہِ پرووایِڈ کرنہٕ کۭتیاہ سکوٗل آیہِ دِنہٕ کۭژاہ اپگریڈیشن گٔے کۭژاہ سڑکہٕ آیہِ بناونہٕ تہٕ کۭژہن سڑکن آو مینٹِننس ریپریرمِنٹ سُہ چھُ سورُے تَتھ منٛز یِوان بیان کرنہٕ